مےٚ چھِ لَگان تُرٛوٹ گٲڑ چھےٚ نا آسان کٔنٛڈیٛو وَرٲے مےٚ چھِ سۄ واریاہ زیادٕ پَسنٛد کیٛازِکہِ سۄ چھِ گژھان واریاہ آسان کھیٚنَس منٛز تہِ بیٚیہِ چھِ اسہِ گھرِ تہِ لَگان سۄ سارنٕے نارمٔلی چھِ اسہِ لَگان سۄے مطلب سارنٕے لوٗکَن چھِ مےٚ باسان سۄے تُرٛوٹ گٲڑ لَگان واریاہ زیادٕ پَسنٛد کھیٚنَس منٛز بیٚیہِ یِم مطلب ویٚشو منٛز چھِ نا گُرَن آسان تِم ییٚلہِ تَلان چھِ تِمَن چھُ گژھان واریاہ زیادٕ مَزٕ تِم چھِ مےٚ پَسنٛد بیٚیہِ بیٚیہِ چھِ واریاہ عام لوٗکَن تہِ چھِ تِتھٔے تِمٔے یِوان پَسنٛد